وُہ اگست زٕ ساس کُنوُہ ترٛےٚ دَسمبر زٕ ساس وُہ ژور جُلاے زٕ ساس اَکوُہ پانٛژھ جوٗن زٕ ساس کُنوُہ پانٛژھ سَتَمبر زٕ ساس ترٛووُہ